آ وارِیاہ چھِ آسان وارِیاہ چھِ تِم تہِ یِمن آ کالیج ڈگری چھِ یِمو پںُن اکھ ڈِگری چھِ کٔرمٕژ کامیٲبی سان اَکھ یہِ وارِیاہ تہِ چھِ تم یِمو میانیٚن یِمن نظرن تَل چھِ یِمو اَکھ کالیج یہِ چھُ کوٚومُت کالیج ڈگری چھِ حٲصِل کٔرمٕژ یِم مےٚ نظرن تَل چھِ تِم چھِ ییٚتہِ وارِیاہ یِمن کایج ڈگری اَکھ حٲصل چھِ